السلام علیکُم ورحمت اللہ وبرکاتہ مےٚ حظ کَریٚو تُہنزِ یہِ غزہٕچ یہِ ایپ چھِ اَمہِ پٮ۪ٹھ کَرے مےٚ یِم کیٚنٛہہ غزا کَرے مےٚ آرڈر پانَس کِتۍ مےٚ کَرے واریاہ واریاہ زٕ ژور غزا کٔر مےٚ آرڈر مطلب پیٖزا پیترِ کَریٚو مےٚ آرڈر یِمے بٔرگر کرے مےٚ ہٮ۪ژے مےٚ مٔلۍ تُہنزِ ایٚپہِ پٮ۪ٹھ یِمن ہٕنز کۭمَت مےٚ آیو رۄپیس ٲٹھ شیٚتھ آیو تِمن ہُند کۭمَت مےٚ ییٚلہِ مے مینٹ کٔر مےٚ آیہِ نہٕ میسیج کیٚنہہ زِ پوٚنسہٕ وٲتے تۄہہِ نِش کِنہٕ نہ بہٕ چھُس نہٕ مےٚ چھُ نہٕ یقیٖن کہِ پوٚنسہٕ وٲتے کِنہٕ نہ تُہۍ اَگر یہِ کٔرو مان ژٕ تُہۍ اَگر اگر تۄہہِ نِش یِم پونسہٕ وٲتۍ تُہۍ کٔرہِو مےٚ میسیج اَگر نہٕ وٲتۍ تیلہِ تہِ کٔریٚو میسیج تُہۍ دِیو نَظر یِم پونسہٕ وٲتے تۄہہِ نِش کِنہٕ نہ باقٕے وَسلام